اَسَلامُ عَلیکُم تُہۍ چھِو حظ وازوان پٮ۪ٹھٕ مےٚ حظ اوس فُڈ کَرُن آڈَر مےٚ اوس وازوان کَرُن آڈَر مَگر اَکھ چیٖز چھُ میٖتھۍ تھٲیزیو تھوڑا زیادٕ پَہَم تہٕ نوٗن تھٲیزیوس کَمٕے پَہَم بیٚیہِ تھٲیزیو برابر یِم باقٕے یِم تَتھ منٛز مصالہٕ چھِ تِم تھٲیزیو نہٕ زیادٕ تیوٗتاہ کینٛہہ کَم کَم تھٔیزیو مصالہٕ تُہۍ تھٲیزیو کَم کَم بیٚیہِ سوٗزۍزیو تَتھ سۭتۍ اَکھ آیِس کِرٛیٖم تہِ پٕلیٖز آیِس کِرٛیٖم سوٗزۍزیو ڈٮ۪زٲٹَس منٛز سوٗزۍزیو آیِس کِرٛیٖم تہٕ بیٚیہِ یُس مےٚ فُڈ آڈَر اوس کَرُن تَتھ منٛز سوٗزۍزیو تُہۍ وازوانٕچ سارے ڈِشہِ ٹھیٖک چھا